ہٮ۪لو اَسلام علیکُم وعلیکُم سلام آ آ بٕے چھُس آ ؤنِو اَدٕ کینٛہہ چھُنہٕ تُہۍ ؤنِو مےٚ لوکیشن بہٕ کَرناوٕ تہٕ کیٚنہہ چھُنہٕ پَرواے اَدٕ سا ٹھیٖک چھُ